وٕنکہِ کِس پریزنٹ ماحولَس منٛز چھِ ایڈوَٹایزِنگ ہِنٛدۍ بہتریٖن طٔریٖقہٕ چھُ اکھ سوشَل میٖڈیا یَتھ منٛز فیسبُک اِنسٹاگرام یوٗٹیوٗب وَٹسایپ تہِ چھِ ہٮ۪کن وَٹسایپ تہِ چھِ شٲمل بیٚیہِ چھُ گرُپَس گُرپ ہیکو أسۍ بنٲوِتھ کینٛہہ وٹسایپک گرُپ پتہ ہیٚکو پَنُن یُس تہِ کینٛہہ پروڈکٹ وغیرہ آسہِ سُہ ہیکو أسۍ تَتھ منٛز ترٛٲیِتھ سیل کٔرِتھ تہٕ یِتھَے کٔنۍ چھِ فیس بُکَس پٮ۪ٹھ یِوان اَکھ مار پٕلیسٕے اَکھ مارکیٹ پٕلیس تَتھ منٛز ہٮ۪کو أسۍ پَنٕنۍ ایڈوَٹایز ترٲیتھ یُس تہِ أسۍ چیٖز چھِ کنان چاہے گاڑِ چھِ کٕنان چاہے بایکہٕ چھِ کٕنان چاہے فون چھِ کَٕنان چاہے پراپرٹی چھِ کَٕنان چاہے دُکان چھِ ریٚنٹَس پیٚٹھ تِم ہیکو أسۍ تَتھ مَنٛز ترٲیِتھ اِوِن جابٕس چھِ آسان کُنہِ جایہِ ہایر وایر کَرٕنۍ تِم تہِ چھِ ہیٚکان آرام سان تَتھ پٮ۪ٹھ ترٛٲیِتھ تہٕ گوٚو سُہ اِنَسٹاگرامَس پٮ۪ٹھ ہٮ۪کو أسۍ ریٖلہ بَنٲیِتھ یا سُپانسَر کٔرِتھ تِم ایڈوَٹایِز تہِ ہیٚکو أسۍ تَتھ پٮ۪ٹھ ترٲیِتھ تَمہِ پَتَن تَمہِ پَتَن اگر وٕچھو یوٗٹوٗبَس پٮ۪ٹھ چھِ ییٖتیاہ ویٖڈیو وغیرہ یِوان تَتھ منٛز تہِ چھِ ایڈوَٹایز گژھان تہٕ بیٚیہِ چھُ اَکھ بیاکھ اَکھ طٔریٖقہٕ یُس زَن آز لیٹیٚسٹ اَکھ طٔریٖقہٕ چھُ سُہ گوٚو گوٗگل ایڈوَٹایزِنگ گوٗگلَس منٛز تہِ ہٮ۪کو أسۍ پَنٕنۍ یِم کیاہ چھِ اَتھ ناو پَنٕنۍ ایڈوَٹایز کٔرِتھ تہٕ سُہ چھُ یِمو گوٗگل گوٗگل چھِ یِمو باقٕیو یِم اِنسٹاگرام یا یوٗٹیوٗب یا فیسبُک أسۍ وٕچھو تِہِنٛدِ کھۄتہٕ چھُ سُہ واریاہ سَستہٕ گژھان یِم گوٗگٕل ایٚڈٕس چھِ آسان البتہ وۄنۍ چھِ تَتھ کیٚنٛہہ آڈینٕس لِمِٹ آسان تہٕ لیکِن اگر أسۍ وٕچھو گوٗگل ایٚڈٕس چھُ واتن تہِ واریاہن واریاہن تامَتھ تہٕ سُہ چھُ بہتر طٔریٖقہٕ تہِ تہٕ یِتھَے کٔنۍ اگر أسۍ وَنو کانٛہہ سِنیریو یا کانٛہہ تیُتھ کانٛہہ چیٖز یُس اَسہِ کوٚرمُت چھُ اَمہِ برونٛٹھ امہِ برونٛٹھ چھُ اَسہِ اَکہِ ساتَن کوٚرمُت أسۍ ٲسۍ کرن یہِ پھیٚرن باپار تہٕ پھیٚرَن ٲسۍ اَسہِ کینٛہہ ریڈی میڈ پھیٚرَن تِم کٔرۍ اَسہ کٲم تِم بَنٲے اَسہِ ریٖلٕز تِم ٲسۍ اِنسٹاگرامَس پٮ۪ٹھ پیج اکھ بَنومُت اَسہِ تہٕ تٔتھۍ پٮ۪ٹھٕے کٔر تِم ایڈوَٹایز تِم پَتہٕ کٔرۍ واریاہَن سۭتۍ شیر تہٕ الحمدللہ مےٚ باسان دۄن رٮ۪تَن منٛز چھِ اَسہِ شیٹھ ٹُو ہَتھ پیٖسِز یِم کیاہ چھِ اَتھ ناو پھیٚرنَن ہِنٛدۍ کٔرمٕتٮ۪ن سیل تہٕ شُکریہ